اَسَلامُ علیکُم اَکہِ ساتہٕ کوٚرہا مےٚ رایِس کُکَر آرڈَر مگر سُہ ووت نہٕ ٹایمَس پیٚٹھ کینٛہہ نہ اوس تۄہہِ زیادٕ رُت کَلَر یُس کَلَر مےٚ کوٚرمُت اوس آرڈَر تِمو دیُت نہٕ مےٚ سُہ کَلَر کینٛہہ سُہ اوس بَکواس رایِس کُکَر ییٚلہِ اَسہِ سُہ گَرٕ اوٚن مےٚ کٔر گَرِکیٚو واریاہ کھرٛیٚکھ دوٚپُکھ ژےٚ کوٚرُتھ یہِ آرڈَر یہِ کیٛاہ رایِس کُکَر چھُ ژےٚ کوٚرمُت آرڈَر یہِ چھُیی نہٕ کِہیٖنۍ اَصٕل اَتھ منٛز چھُنہٕ بَتہٕ گژھان زیادٕ اَصٕل کینٛہہ بیٚیہِ کیٛاہ چھُ تِمو ژےٚ بیٚیہِ اوس تَتھ تیوٗتاہ اوس تَتھ پرٛایزِ رِشتہٕ دارو بوٗز تِمو ووٚن دوٚپُکھ یہِ کیٛاہ رایِس کُکَر چھُتھ ژےٚ آرڈَر کوٚرمُت یہِ چھُ بَکواس رایِس کُکَر اَمہِ سۭتۍ چھُنہٕ اَسہِ کینٛہہ گژھان اَمہِ سۭتۍ چھُ گژھان تُہٕنٛزِ کَمپٔنی اَسہِ چھُنہٕ امہِ سۭتۍ گژھان کِہیٖنۍ نۄقصان اَمہِ سۭتۍ چھُ تُہٕنٛز کَمپٔنی گژھان نۄقصان بیٚیہِ ساتہٕ کٔرہاے مےٚ رِنٛگ آرڈَر سۄ تہِ ٲسۍ نہٕ کِہیٖنۍ سۄ ٲسۍ بَکواس رِنٛگ تَتھ اوس نہٕ کِہیٖنۍ کَلَر رُت نہ ٲسۍ سۄ سِٹایلی رِنٛگ کِہیٖنۍ ٲسۍ نہٕ سۄ بیٚیہِ ساتہٕ کوٚر ہا مےٚ اَبَیا آرڈَر سُہ تہِ اوس نہٕ کِہیٖنۍ یُس کَلَر مےٚ آرڈَر کوٚرہا تمو اوس نہٕ مےٚ سُہ کَلَر سوٗزمُت کینٛہہ بیٚیہِ اوس تَتھ پرٛایِس واریاہ اَ واریاہ اوس تَتھ پرٛایِس واریاہ نہ اوس تَتھ کَلَر یُس کَلَر مےٚ کوٚرہا آرڈَر سُہ کَلَر اوس نہٕ تِمو سوٗزمُت کہِ نہ ٲسۍ تَتھ فِٹِنٛگ کِہیٖنۍ سُہ اوس بَکواس اَبیا بیٚیہِ ساتہٕ کوٚرہا مےٚ سَن سِکریٖن آرڈر سُہ تہِ اوس نہٕ کِہیٖنۍ سُہ اوسمُت بَکواس سَن سِکریٖن کوٚرمُت آرڈر تٕمو اوس مےٚ سُہ بَکواس سَن سِکریٖن سوٗزمُت تمہِ سۭتۍ اوس بُتھ گژھان واریاہ بٕلیک واریاہ تمہِ سۭتۍ گٔے میٛانہِ سِکنہِ واریاہ پرٛابلِم واریاہ بیٚیہِ ساتہٕ کوٚرہا مےٚ ساکٕس آرڈَر تم اوس نہٕ مےٚ تمو اوس مےٚ واریاہ شاٹ تم سوٗزۍ مٕتۍ تمِکۍ کَلَر تہِ ٲسۍ نہٕ کِہیٖنۍ نہٕ اوس سُہ اَصٕل تَتھ ٲسۍ نہٕ زٕ دۄہ نیران سُہ اوسے نہٕ کینٛہہ اَصٕل بیٚیہِ ساتہٕ کوٚر ہا مےٚ کام آرڈَر سُہ تہِ اوس نہٕ کِہیٖنۍ سُہ اوس بَکواس کام یُتھُے سُہ تھاوَن اوس سُہ اوس فٕٹَن نہٕ اوس تَتھ کَلَر زیادٕ اَصٕل بیٚیہِ ساتہٕ کوٚرہا اَسہِ فیٖڈ فیٖزَر کوٚر ہاو اَسہِ آرڈَر سُہ تہِ اوس بَکواس فیٖزَر سُہ یُتھُے اَسہِ سُہ لوگ سُہ دۄد اَسہِ تَتھ منٛز ٲسۍ نہٕ أسۍ ہیٚکان کِہیٖنۍ تھٲیِتھ سُہ اوس نہٕ کِہیٖنۍ تمِچ ویرایٹی ٲسۍ نہٕ کِہیٖنۍ اَصٕل سُہ اوس بَکواس فیٖزَر سُہ اوس نہٕ کِہیٖنۍ اَصٕل بیٚیہِ ساتہٕ کوٚر ہاو اَسہِ ٹٕرَنٛک آرڈَر سُہ تہِ اوس نہٕ کِہیٖنۍ سُہ اوس بَکواس ٹٕرَنٛک یُتھُے اَسہِ سُہ اوٚن تَتھ گوٚو بَٹھ نہ اوس تَتھ کَلَر اَصٕل نہ کینٛہہ سُہ اوس بَکواس